اَگر أسۍ پنٛنہِ کشمیٖرٕچ کَتھ کَرو پٕلانٛٹسَن ہٕنٛز کَتھ کَرو پٕلانٛٹسَس منٛز چھُ ییٚتہِ چِنار یِوان ٹرٛی یِوان بٮ۪نٮ۪نا چھُ یِم چھِ آسان وارایاہ لایِک کَران اَگرَے فرٛوٗ یِمَن فٕلَوٲرزَن ہٕنٛز کَتھ کَرو تَتھ منٛز چھُ سَن فٕلَوَر یِوان میریٖگولڈٕ واٹَر لِلی چھِ یِوان اینٛڈ اَگر فرٛوٗٹسَن ہٕنٛز کَتھ کَروَن ییٚتہِ چھُ میشوٗر کَشمیٖرۍ اٮ۪پٕل چھُ واٹَر مِلیَن چھُ سٕٹرابٔری چھُ سٕٹرابٔری چھِ وِجٹیبلٕز چھُ پٮ۪ٹٮ۪ٹو چھُ وِجٹیبلَس منٛز چھِ یِوان پٮ۪ٹٮ۪ٹو تہِ چھِ ییٚتہِ ٹٮ۪مٮ۪ٹو تہِ کیرَٹ تہِ اینٛڈ تِکیٛازِ بِکاز آی لایِک گاڈنِنٛگ مےٚ چھُ گاڈنِنٛگ واریاہ زیادٕ پَسَنٛد